آ بلکُل اگر بہٕ بانڈی پورہ دِسٹرکٕچ کَتھ کَرٕ بانڈی پورہ دِسٹرٕکَس مَنز یِم تہِ ٹیورِسٹٕز یِوان چھِ تِمَن چھِ واریاہ چیٚلینجِس پیوان فیس کَرٕنۍ گۄڈنِیُک اَکھ چیٚلینج یہِ کہِ مطلب سٲنِس نیبَرہُڈس مَنٛز یا سٲنِس ایریاہَس مَنٛز یا سٲنِس دِسٹرٕکَس مَنٛز چھِنہٕ تِم واریاہ لُکھ کیٚنٛہہ یِم ٹورِسٹٹَن چھِ سٹے خٲطرٕ پرووایڈ کَران روٗمٕز ایٚٹسٹرا تِکیازِ ییٚتہِ چھِ لُکَن ہٕنز اِنکَم واریاہ کَم اینڈ بیٚیہِ چھِنہٕ لُکَن تیٖژاہ کَنَسٹرکشَنز ایویلیبٕل کیٚنٛہہ تیٖژاہ فیسَلٹیٖز ایویلیبٕل کِہیٖنۍ کہِ تِم دِن ٹورِسٹَن پَنُن مکان یا تِم دِن ٹورِسٹن سِٹے خٲطرٕ کیٚنٛہہ روٗمٕز ایٚٹسٹرا وۄنۍ گوٚو یِم تہِ ونۍ ٹورِسٹٕز یور یِوان چھِ فٔسلی چھِ تِم پریفَر کَران ٹینٹسَن مَنٛز روزُن تِکیازِ تِم چھِ اَنان کیمپِنگ ٹینٹٕس سۭتۍ تہٕ تِم چھِ روزان تِمنٕے کیمپِنگ تِم چھِ اَنان تِمے ٹولٕز سۭتۍ تہٕ تِم چھِ کَران ییٚتہِ کیمپِنگ اصل پٲٹھۍ تِکیازِ ییٚتہِ چھِ واریاہ کیمپِنگ یِم ڈیسٹِنیشَنٕز یور ٹورِسٹٕز یِوان چھِ آو پَتہٕ تمہِ پتہٕ یِم ٹورِسٹٕز یِوان چھِ تِم چھِ میکسٕمَم کٲم کَران تِم چھِ یا چھِ تِم مطلب ریفرَنسہٕ تھروٗ یِوان کٲنسہِ فرینڈس سۭتۍ تہٕ تِم چھِ تٔمسٕے فرینڈ سٕندی گَرے سِٹے کَران میکسِمِم چھِ تِم یِہے پریفَر کَران وِدآوُٹ أنی جارجِز میکسِمَم ٹورِسٹٕز چھِ یِم بانڈی پورا ڈسٹرک یِوان چھِ وۄنۍ گوٚو یِم وۄنۍ آڈِنٔری ٹورِسٹٕز یور یِوان چھِ تِم چھِ کٲم کَران تِم چھِ سِرینَگرَس مَنٛز سِٹے کَران ہوٹیلزن مَنٛز اینڈ تو پَتہٕ چھِ تِم ڈے ٹایمَس دُہکِس ٹایمَس چھِ تِم بانڈی پورہ دِسٹرکُک وِزِٹ کَران اینڈ راتکِس ٹایمَس چھِ تِم واپَس رِٹٲرٕن سِرینَگر وِسِنِٹی مَنٛز یا الگ الگ وِسِنِٹییَن مَنٛز الگ الگ ہوٹلَن مَنٛز سِٹے کَران وۄنۍ اگر أسۍ کَتھ کَرو چٚیلینجِس کٕم کٕم چیٚلینجِس چھِ عام لُکَن فیس پیوان کَرٕنۍ ٹورِسٹَن شَلٹر دِنہٕ خٲطرٕ گۄڈنِچی کَتھ أکِس ٹورِسٹَس چھِنہٕ تِم سۄ فیٚسَلٹی ہیٚکان دِتھ کِہیٖنۍ یۄس أکِس ٹورِسٹَس نیٖڈ یا رِکۄایَرمٮ۪نٹ آسان چھِ تِکیازِ ٹورِسٹ چھُنہٕ سون ہیو لایِف سِٹایِل پریفَر کَران کیٚنٛہہ تِکیازِ ٹورِسٹَس یُس تہِ کانہہ ٹورِسٹَس نٮ۪برِم چھِ آسان تٔمِس چھُ آسان اکھ بریٚنڈ لایِف سِٹایِل پَنُن لایک اگر بہٕ کَتھ کَرٕ کھٮ۪ن چٮ۪نٕچ کِس حوالَس مَنٛز رہن سہن کِس حوالِس مَنٛز وۄتھٕ نٕکِس بیٚہنہٕ کِس حوالَس مَنٛز پرٮ۪تھ کُنہِ مَنٛز چھُ تٔمِس آسان ہاے سِٹَنڑاڈٕس یِم نہٕ أسۍ یوٚتُس تام نہٕ أسۍ واتِتھ چھِ ہیکان سٲنۍ

یِم عام لُکھ چھِ تِم چھِنہٕ ہیکان توٚتَس تام وٲتِتھ اینڈ توٕ موٗجوٗب چھِنہٕ تٔمِس اکھ پراپَر سِسٹَم ییٚتہِ ملان روزنَس خٲطرٕ کینٛہہ وۄنۍ گوٚو یُس ٹورِسٹ کَمپرومایِز چھِ کَران سون لایِف سِٹایِل ایکۄیَر چھِ کَران سٲنِس لایِف سِٹایِلس سۭتی چھُ سُہ تہِ مطلب کَمپرومایِز کَران سُہ چھُ ہیکان اصل پٲٹھۍ ییٚتہ سُہ ٹورِسٹ اصل پٲٹھۍ ہٮ۪کان ییٚتہِ شَلٹَر پَنُن کٔرِتھ